سر وعلیکُم اسلام آ شُکُر خۄدایَس کُن اَچھا رٔحیٖم صٲب چھُوا تُہۍ اَچھا ؤلِو وۅنۍ نِیِو تہٕ اَتھ کیٛاہ اوس وۅنۍ وَننُے تہٕ ییٚلہِ یِیو بَرابری تہٕ نِیِو سُہ گژھِ بَرابر لَگ بَگ حظ تَتہِ چھِ گژھان اَکھ کَرور شیٖت لَچھ گٔیے سۅ فاینَل

آ تَمہِ کَم گژھٮ۪و نہٕ کیٚنٛہہ یہِ تھٲوزیٚو گۄڈٕنٮ۪تھٕے ؤنِتھ اَسہِ نیگوشیٹ گژھِ نہٕ کِہیٖنٛۍ اَدٕ سا اَدٕ سا